یُس مےٚ فیورِٹ سِنٛگَر چھُ سُہ چھُ وَکار خان تہٕ تٔمۍ سُنٛدُے سانگ چھُ ایٚکچُلی چھَنہٕ سُہ تٔمۍ لیوٗکھمُت کینٛہہ سُہ چھُ لیوٚکھمُت نُصرت فتح علی خانن تہٕ مےٚ چھُ تٔمۍ سُنٛدٕے سانٛگ پَسنٛد کالی کالی ظُلفو کے بیٚیہِ ہُہ تُمہں دِل لگی بوٗل جانی پَڑے گی بیٚیہِ ہُہ چھُ مےٚ تٔمۍ سُنٛد سانٛگ پَسنٛد بیٚیہِ چھِ مےٚ تٔمۍ سُنٛد کِتنی مخموٗر ہے تُمہاری انکھے یِم چھَس بہٕ یوٗجؤلی بوزا کَر ییٚمہِ ساتہٕ بہٕ آسہٕ ٹرٛیوٕل کَران